اَسلامُ علیکُم تُہۍ ؤنِو مےٚ تُہۍ چھُو مٔمی پٕلیٖز پٮ۪ٹھ چھُو تُہۍ وَنان اَسہِ اوس ضٔروٗرت مطلب اَسہِ چھِ گَرِ خانٛدَر تہٕ تَتھ خٲطرٕ اوس اَسہِ کیٚنٛہہ سُویٖٹ ڈِش ضوٚرتھ اگر تۄہہِ نِش ڈِسکاوُنٛٹ اٮ۪وٮ۪لیبٕل چھِ کیٛاہ تُہۍ ہیٚکوا مےٚ ؤنِتھ تہٕ اَسہِ اوس اگر زٕ کِلوٗ لوٚڈوٗ تہٕ بیٚیہِ برفی ترٛےٚ کِلوٗ ٲسۍ اَسہِ ضٔروٗرَت تُہۍ ؤنِو مےٚ تُہۍ چھُوا اَتہِ ڈِسکاوُنٛٹ چھُوا تۄہہِ اَتھ اٮ۪وٮ۪لیبٕل